ہندوستانٕچ پالٹِکس ہَسا چھِ وارِیاہ اصٕل تہٕ یِم اَتہِ چہِ پُلٹکٕل پارٹیٖز تہِ چھِ تِم تہِ ہَسا چھِ وارِیاہ اصٕل تِکیٛازِ تِم ہَسا چھِ یَژھان سارے پُلٹِکٕل پارٹیٖز مُلکٕچ بہتری خٲطرٕ پرٛیٚتھ کانٛہہ پُلٹِکٕل پارٹی چھِ یَژھان مُلک ہَسا گَژھہِ بَنُن بہتر پرٛیٚتھ کُنہِ ایٚنٛگلہٕ سِیٲسی ایٚنٛگہٕ سمٲجی ایٚنٛگلہٕ یہِ ہَسا یہِ ڈیٚولَپمیٚنٛٹ ہَسا گَژھہِ گَژھٕنۍ پرٛیٚتھ کانٛہہ پُلٹِکٕل پارٹی ہَسا چھِ یِہٲے پٔرسٕنَل مفاد خٲطرٕ نَہ سا چھَنہٕ کٕہٲنۍ تہِ پُلٹِکٕل پارٹی کَران کٲم یِم ہَسا چھِ کَران صرف لوٗکَن ہنٛدۍ آسٲیشہِ خٲطرٕ کٲم لوٗکَن ہنٛدۍ آرام خٲطرٕ کَران کٲم تہٕ بیٚیہِ ہسا چھِ یَژھان یِم سوٗن یُس یہِ فیوٗچَر یہِ گَژھہِ برٛایٹ گَژھُن تہٕ یُس ہَسا پَسَنٛد چھِ مےٚ مِثال اِنڈیا ہَس منٛز یِم ہَسا چھِ یَژھان پَنُن مُلک تھاوُن صاف و شِفاف یہِ ہسا یہِ بیٚیہِ ہَسا چھِ یَژھان ڈیٚولَپمیٚنٛٹ کَرٕنۍ پرٛیٚتھ کُنہِ ایٚنٛگلہٕ ٹیٚکنالجی منٛز

اَکوے یوٗت چیٖز ہَسا چھِ تھوڑا ڈِسلایِک کَران سُہ ہَسا چھِ شَوچالیہ یُس ہَسا شَوچالیہ چھِ یہِ مِثال باتھ روٗمٕز ہسا گژھَن اتہِ بَنٕنۍ مِثال ایٹ آل پٕلیسِز اِن اِنڈیا سوٗن مُلک ہسا گژھہِ اسہِ روزُن بیٚماریٚو نِش محفوٗظ گنٛدگی نِش محفوٗظ یہِ ہسا گژھہِ بَنٕنۍ بَڑٕ ڈیٚولَپٕڈ کَنٹرٛی تہٕ میوٗن فیورِٹ لیٖڈَر ہَسا چھُ مودی نَرنٛدرمودی تِکیٛازِ اَگَر ہَسا بہٕ تٔمِس سَمکھہٕ بہٕ ہَسا وَنہٕ تٔمِس یہِ ہَسا یہِ بہٕ وَنس یہِ ہَسا یہِ یہِ ہَسا یہِ سوٗن مُلک ہَسا گَژھہِ بَنُن ٹیٚکنالجی منٛز نمبر وَن یہِ ہَسا یہِ بیٚیہِ ہَسا گژھہِ اسہِ نَہ سا گژھیٚن نہٕ وَنٕنۍ ڈیٚولَپِنٛگ کَنٹرٛیٖز کیٚنٛہہ یہِ گژھہِ بَنٕنۍ ڈیٚولَپٕڈ کَنٹرٛی پرٛیٚتھ کُنہِ ایٚنگلہٕ ہسا گژھَن ڈیٚولَپمیٚنٹ سَڑک روڈٕز بِلڈِنگٕز گژھَن بَننہِ یہِ ہسا گژھہِ باسُن سیٚود یہِ ہسا یہِ یَتھ أسۍ وَنان چھِ أسۍ سِویٖزرلینڈ یہِ گژھہِ بَنُن دوٚیِم سِویٖزرلینٛڈ سوٗن یہِ اِنڈیا مُلک